ہٮ۪لو اَسلام علیکُم

اَسَلام علیکُم کٕم چھِو اَچھا أسۍ چھِ تابیا اہن حظ اسہِ اوس پیٖرڈ پرٛابلِم اَسہِ حظ اوس یہِ گَژھان پنٛنِس ڈیٹس پٮ۪ٹھ حظ گوٚو اَسہِ اَکہِ رٮ۪تہٕ پتہٕ یُس دوٚیِم رٮ۪تھ ژاو نَہ حظ پتہٕ نَہ حظ گوٚو مےٚ ڈیٹس پٮ۪ٹھ بَرابر کیٚنٛہہ بیٚیہِ حظ اوس مےٚ زبردس پین یِوان اَتھ منٛز اَہن حظ اَچھا اَہن حظ

اَہن حظ اَہن حظ تھوڑا حظ چھِ اُلٹی تہِ بسان اَتھ منٛز بیٚیہِ چھُ گَژھان تھوڑا بی پی تہِ کَم اَہن حظ اَہن حظ اَہن حظ ٹھیٖک حظ چھُ اَہن حظ اَہن حظ اَہن حظ

ٹھیٖک حظ چھُ نَہ حظ نَہ بیٚیہِ نَہ حظ کِہیٖنۍ اَہن حظ ٹھیٖک حظ اَہن حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَہن حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک